السلامُ علیکُم وعلیکُم السلام نسار صٲب ٹھیٖک چھُو حظ آ تُہۍ ؤنتو تُہۍ چھُو نہ حظ یہِ پینٹ وینٛٹ کَران ٹھیٖک حظ چھُ اَسہِ چھِ یہِ اَسہِ حظ ٲسۍ یِہَے پینٹرٕچ ضروٗرت نا تہٕ تُہۍ ؤنتَو یہِ اَسہِ حظ اوس یہِ گَرِ کَرُن پینٛٹ گَرے مطلب یہِ کَمرَن أکِس دۄن نا تُہۍ ؤنتَو ٹھیٖک کیٛاہ گژھِ اَکھ چھُ اَسہِ یہِ بیٚڈ روٗم تہٕ بیاکھ حظ چھُ اَسہِ کِچَن مطلب کِچنَس کیٛاہ گژھِ ٹھیٖک تہٕ بیٚڈ روٗمَس خٲطرٕ اوس یِمَن کَرُن پینٛٹ سُہ تَتھ اوس کَلر وَلَر گژھِ ٹھیٖک کَرُن اچھا ٹھیٖک ٹھیٖک تَتھ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ

اَدٕ ٹھیٖک حظ چھُ تُہۍ ترٛٲیِزیٚو نا تُہۍ بہٕ وٕچھہَکھ یہِ فونَس پٮ۪ٹھٕے وۅنۍ کیُتھ وُیتھ گژھِ ٹھیٖک زیادٕ بہٕ حظ یہِ بیٚیہِ ؤنتَو حظ سَر یہِ تُہۍ چھُو حظ فرٛی مطلب فرصت چھوا تۄہہِ اَسہِ چھُ لگ بگ بیٚیِس جُمعہ پٮ۪ٹھ کَرہَو أسۍ سِٹاٹ بیٚیِس جُمعہ پٮ۪ٹھ چھِ ٲسوا تُہۍ فِرٛی اَدٕ ٹھیٖک چھُ ٹھیٖک حظ چھُ اہ ٹھیٖک چھُ تُہۍ ؤنزیٚو نا اَوا اَوا یہِ یَتھ یَتھ مکانَس تۄہہِ کوٚرمُت چھُ تِمن ہُنٛد فوٹوٗ ترٲیزیٚو تُہۍ تہٕ اہن حظ تُہۍ کٔرزیٚو یَتھۍ نمبرَس پٮ۪ٹھ وَٹٕس ایٚپ ٹھیٖک چھا حظ اَدٕ حظ چلو اَدٕ حظ چلو چلو ٹھیٖک چھُ اَدٕ حظ چلو بیٚہِو رۄبَس